سٲنِس سماجَس منٛز اگر اَسہِ مطلب پنٛنِس سماجَس منٛز اَمر اَمَن چھِ یژھان برقرار تھاوُن اَسہِ ہَسا پَزِ یُس أسۍ ڈِسکِرٛمنیشَن چھِ کَران لٔڑکَس یا کورِ درمیان یہِ ہَسا پَزِ اَسہِ بنٛد کَرُن تِکیٛازِکہِ مطلب خۄدا صٲبَن چھِ دِتمٕتۍ یُتھ حق کورِ چھِ تِتُے حق چھِ لٔڑکَس تہِ مگر یُس سون سماج چھِ یہِ چھِ کورِ دَباوان نہ ژٕ ہٮ۪کَکھ نہٕ یہِ کٔرِتھ ژٕ ہٮ۪کَکھ نہٕ یہِ کٔرِتھ مطلب کوٗر وٮ۪ژھِ مطلب کوٗر چھِ وَنان گَرِکٮ۪ن مطلب مےٚ چھِ پَرُن لیکھُن مےٚ چھِ گژھُن نیٚبَر یا کینٛہہ مطلب پَنٕنۍ سٹَڈیٖز حٲصِل کَرنہٕ خٲطرٕ تٔمِس چھِ پٮ۪ٹھَے روکان مول موج یا رِشتہٕ دار زیادٕ پَہنَس رِشتہٕ دارٕے ٹوکان چھِس دَپان چھِس ژٕ ہٮ۪کَکھ نہٕ گٔژھِتھ آز چھِنہٕ ماحول ٹھیٖک کورِ ہُنٛد چھَنہٕ شوٗبان ہُہ یہِ اَسہِ کیٛاہ وَنَن لوٗکھ یا اَسہِ کیٛاہ وَنَن ہمساے اَسہِ کیٛاہ وَنَن رِشتہٕ دار تۄہہِ سوٗزوَن کوٗر نیٚبَر مگر أسۍ چھِنہٕ تِم سمجھان کِہیٖنۍ مطلب کورِ تہِ چھِ پَنٕنۍ کینٛہہ خواہِشات آسان وٕ اگر أمۍ اگر وٕ لٔڑکہٕ وَنہِ دَپہِ مےٚ چھِ گژھُن نیٚبَر مےٚ چھِ پَرُن نیٚبرٕ تٔمِس چھِ وَنان نیر ژےٚ یہِ ٲسی ضوٚرَتھ تہِ نیر گژھ مطلب بیٚیہِ چھِ أسۍ کَران بٔڑبارغلطی أکِس کورِ ہِنٛدۍ یِم حقوٗق چھِ یِم رایٹٕس چھِ یِم چھِ أسۍ دَباوان اَسہِ ہَسا پَزِ کٲم کَرٕنۍ اگر اَسہِ پنٛنہِ سوسایٹی منٛز اَمَن برقرار پَزِ تھاوُن اَسہِ ہَسا پَزِ نہٕ یہِ ڈِسکٕرٛمنیشَن کَرٕنۍ کِہیٖنۍ تِکیٛازِکہِ یِتھ یِم رایٹٕس کورِ چھِ تٕمَے رایٹٕس چھِ لٔڑکَس تہِ کورِ چھِ أسۍ وَنان ہُہ ہٮ۪کَکھ نہٕ ژٕ لَگٲوِتھ ژٕ ہٮ۪کَکھ نہٕ یہِ کٔرِتھ إم کیٛاہ پَلو چھِ لَگٲوۍمٕتۍ یا کیٛاہ تہِ مطلب کورِ یہِ تہِ کَرِ سُہ تَتھ چھِ تٔمِس خلاف گژھان ژٕ ہٮ۪کَکھ نہٕ ہُہ کٔرِتھ ژٕ ہٮ۪کَکھ نہٕ یہِ کٔرِتھ البتہ یُس لٔڑکہٕ چھِ تٔمِس چھِنہٕ کِہیٖنۍ وَنان تٔمِس چھِ پرٛٮ۪تھ کانٛہہ وَنان ژٕ چھُکھ لٔڑکہٕ ژٕ ہٮ۪کَکھ کینٛہہ تہِ کٔرِتھ کورِ چھِ وَنان ژٕ چھَکھ کوٗر ژٕ ہٮ۪کَکھ نہٕ یہِ کٔرِتھ کینٛہہ مطلب وٕ اگر اَسہِ پنٛنِس پنٛنِس سماجَس منٛز پنٛنہِ سوسایٹی منٛز مطلب اَمَن پَزِ تھاوُن پیٖس پَزِ تھاوُن مٮ۪نٹین اَسہِ ہَسا پَزِ ڈِسکرٛمنیشَن کَم کَرٕنۍ وٕ یُس مطلب سانہِ سوسایٹی منٛز چھِ آز زیادٕ پَہنَس یِم کرٛایم ریٹ چھِ إمہٕ ہَسا چھِ گٔمٕتۍ زیادٕ کیٚمۍ سۭتۍ چھِ گٔمٕتۍ زیادٕ لوٗکھ چھِ زیادٕ پَہنَس ڈرٛگٕس استعمال کَران سون یُس سماج چھِ یہِ چھِ گوٚمُت خراب اَسہِ ہَسا پَزِ یُس یہِ ڈرٛگٕز یِم لٔڑکہٕ چھِ مطلب اَتَس تہِ چھِ ییٚکیٛاہ یِم لٔڑکہٕ لٔڑکَن چھِنہٕ دِوان زیادٕ پہنَس حقوٗق إم چھِ بِگڑان یِم چھِ مطلب غلط کارَن کُن لَگان چَرَس سگریٹ ڈرٛگٕز یِم ہٮ۪وان کَرٕنۍ امہِ سۭتۍ چھِ یُس سون سوسایٹی چھِ یہِ چھِ لٔجمٕژ خراب گژھنہِ امہِ سۭتۍ چھِ واریاہ مطلب یُس ڈرٛگٕز کَران چھِ أمِس چھِنہٕ پَنٕنۍ دِماغ کٲمٕے کَران یہِ چھِ ہٮ۪کان یہِ ہٮ۪کہِ پَگاہ کٲنٛسہِ ہُنٛد قتل تہِ کٔرِتھ کینٛہہ تہِ کٔرِتھ اَسہِ ہَسا پَزِ یُس یہِ اَتھ یُس ڈرٛگٕز چھِ مطلب کانٛہہ تہِ چھِ کَرایم یُس گژھان چھِ سانہِ سوسایٹی منٛز اَسہِ ہَسا پَزِ اَتھ خٲطر آواز تُلٕنۍ تِکیٛازِکہِ یہِ گژھِ دۄہ کھۄ دۄہ کَم گژھُن اے ییٚمہِ سۭتۍ روزِ سانہِ سوسایٹی منٛز مٮ۪نٹینٮ۪نٕس برقرار